سانٮ۪ن پانٛژن ہمساین ہُنٛد ناو یِہُنٛد مےٚ یاد ناو چُھ بشیٖر احمد لوٗن عبدل العزیٖز وانی عبدالغنی لوٗن گُلشنہ اختر شکیٖلا بانو